بہٕ چھَس نہٕ وٕنہِ کِہیٖنۍ کَران بہٕ چھَس پَران کَمپِٹِٹِو اٮ۪گزام نیٖٹ موٗجوٗب وٕنۍ چھِ میٛٲنۍ گَرِکی مےٚ خٲطٕر سورُے یہِ کَران بہٕ چھَس تُمنٕے پٮ۪ٹھ ڈِپٮ۪نٛڈَنٛٹ مےٚ کوٚر پَنُن ٹٮ۪نتھ تانتھ کوٚر مےٚ جے کے بوس منٛز سوپور سے نِدافیٖل سکوٗل تہٕ وۄنۍ چھس بہٕ الٮ۪وَنتھ ٹُویلتھس منٛز آیس بیٚور علی گڑھ علی گڑھ مُسلِم یُنورسٹی پٮ۪ٹھ کوٚر مےٚ پنُن الوینتھ ٹویلتھ ٹویلتھ کوٚر مےٚ اوترٕے پاس آوُٹ تہٕ وٕنۍ نِیوٗ مےٚ اَکھ ڈراپ نیٖٹ خٲطرٕ تاکہِ بہٕ کَرٕ پرٛٮ۪پریشَن اَصٕل پٲٹھۍ یہِ شوق اوس مےٚ لٮ۪کچار پٮ۪ٹھَے کہِ بہٕ گژھٕ یَتھ یہِ فیٖلڈَس منٛز کیٛازِکہِ گَرِکۍ ٲسۍ سٲری وَنان کہِ بَنہِ ڈاکٹَر ڈاکٹَر ساروِیَن اوس شوق اِوٕن مےٚ تہِ اوس پَتہٕ بَنیٛو مےٚ تہِ لۄکچار پٮ۪ٹھَے شوق بیٚیہِ ییٚلہِ اَتھ موٗجوٗب پَران وَران ہُہ یہِ چھُ اَتھ جٔرنی منٛز چھِ أسۍ پاے لَگان کہِ اَسہِ کۭتیٛاہ اَصٕل پرٛوفیشَنٕز خٲطرٕ چھِ پَران یِتھ پرٛوفیشَنَس خٲطرٕ یَتھ خٲطرٕ أسۍ پَران تہِ چھِ اَمہِ موٗجوٗب تاکہِ أسۍ کَرو پَگہہ لوٗکَن ہٕنٛز ہیٚلپ أسۍ بَچاووکھ پَگہہ لوٗکھ یہِ چھِ اَکھ واریاہ نوبَل پرٛوفیٚشَن تَوَے چھِ مےٚ اَتھ منٛز واریاہ زیادٕ اِنٹرٛسٹ نَتہٕ ٲسۍ مےٚ واریاہ زیادٕ کیریر آپشَن تہِ برونٛہہ کُن مگر مےٚ کوٚر یِہے چوٗز بیٚیہِ چھَس بہٕ أتھی منٛز واریاہ زیادٕ خۄش تہِ أتھی پاتھَس پٮ۪ٹھ تہٕ بہٕ چھَس یَژھان کہِ بہٕ گژھٕ واریاہ اکھ سَکسیٚسفُل ڈاکٹر بَنٕنۍ